داج دیُن چھِ واریاہ مُشکِل گژھان تِکیٛازِ ہر کانٛہہ چھُنہٕ آسان ہیُوٕے کیٚنہہ کانٛہہ چھِ أمیٖر آسان سُہ چھِ ہٮ۪کان داج دِتھ مگر کانٛہہ چھِ غریٖب آسان یُس یہِ غریٖب اِنسان چھُ یہِ چھُنہٕ ہٮ۪کان مطلب کہِ تِم چیٖز أنِتھ کیٚنہہ یِم أمِس کورِ منٛز چھِ پگاہ وٲری وَنان کہِ ہُہ چیٖز اَن ژٕ یہِ چیٖز اَن ژٕ داج دیُن چھِ واریاہ غلط گژھان امیٖر ہٮ۪کان آرام سان دِتھ مگر یہِ غریٖب کوٗر چھَنہٕ ہٮ۪کان داج نِتھ کیٚنہہ مِثال چھُ یِم چھِ آسان بارٕنۍ زٕ اَکھ أکِس چھِ یِوان امیٖر گَرُکھ خانٛدرٕ کرٕنہٕ بیٚیِس چھِ یِوان غریٖب گَرَس منٛز خانٛدَر کرنہٕ سۄ امیٖر کوٗر چھِ ہٮ۪کَن آرام سان یہ تٔمِس نیُن آسہِ سۄ چھِ ہٮ۪کان نِتھ مگر یہِ غریٖب کوٗر چھَنہٕ ہٮ۪کان داج نِتھ بِچٲرۍ کیٚنہہ تٔمۍ سۭتۍ چھُ گژھان أمۍ سٕنٛدِس مٲلِس ماجہِ چھِ پٮ۪وان واریاہ قرض اَنُن سُہ چھُ پَتہٕ دپان سُہ مول موج اگر نہٕ وۄنۍ بہٕ زیادٕ مگر کَم تہِ گژھٕ بہٕ دیُن پَنٛنہِ کورِ ییٚلہِ سُہ بِچور سُہ چھِ آسان مُزوٗردَر اَکھ مُزوٗردار ما ہٮ۪کہِ تیوٗتاہ داج دِتھ کیٚنہہ یوٗتاہ اَکھ مُلٲزِم یا بِزنِس مین ہٮ۪کہِ پَنٛنہِ کورِ دِتھ پَتہٕ چھِ یِمَن گژھان أمۍ داجہٕ ییٚلہِ یہِ امیٖر کوٗر چھِ زیادٕ داج اَنان غریٖب کوٗر چھےٚ اَنان بِچٲرۍ واریاہ کَم پَتہٕ چھِ یِمَن گژھان تٔتھۍ پٮ۪ٹھ چھِ فِتنہٕ وَسان پَتہٕ چھِ أڑٕے کران پنٛنٮ۪ن نوٚشَن سۭتۍ أتھۍ پٮ۪ٹھ نفرت تِکیٛازِ أمۍ اوٚن نہٕ کِہیٖنۍ یِتھ کَنہِ اَجہِ ہشہٕ چھِ دَپان ہُمۍ أنۍ اَسہِ بٔڑۍ دوٗر سۄنہٕ سٕنٛدۍ ییٚمۍ أنۍ اَسہِ لۄکٕٹۍ دوٗر ہُمۍ کھٔسِتھ سوٗٹھ أمۍ اوٚن ؤسِتھ پَتہٕ چھِ گژھان أتۍسٕے کورِ مہٕ مطلب أڑۍ چھِ یِمَن نۄشَن مطلب کران بِچارٮ۪ن بے قدری یِژھ امیٖر گَرٕچ کوٗر چھِ آسان تٔمِس چھِ کران عزت کَمہِ موٗجوٗب تِکیٛازِ تٔمۍ چھِ آسان داج اوٚنمُت سۭتۍ واریاہ بیٚیہِ چھِ آسان کھٔسِتھ کھٔسِتھ یہِ غریٖب کوٗر چھَنہٕ بِچٲرۍ ہٮ۪کان داج مطلب کھٔسِتھ کھٔسِتھ نِتھ اۭں سۭتۍ کیٚنہہ أمِس چھِ پَتہٕ گژھان بے قدری تٔمِس چھِ تَتہِ پگاہ درُے کران بے قدری ہَش ہیٚہر بَب کران ہر کُنہِ گَرَس منٛز تہِ چھُنہٕ آسان مطلب کیٚنہہ کہِ ہر کانٛہہ مگر واریاہ چھِ آسان تِتھۍ تہِ یِم کہٕ کران چھِ نہ نہ نہ یُس ییٚمۍ داج اوٚن یُس امیٖر چھِ نہ أسۍ گژھو تٔمۍسٕے نِش ہُہ یہِ واریاہ چھِ آسان لالچی مگر واریاہ چھِ اَصٕل تہِ آسان مگر یہِ داج گژھِ نہ سۭتۍ دیُن کورِ مٔہِنوِس زانٛہہ ہَے تہِ تِکیٛازِ أمۍ سۭتۍ چھِ پگاہ برٛیک یِوان أکِس غریٖب کورِ غریٖب کورٮ۪ن چھِ واریاہ مُشکل گژھان ییٚلہِ یِم امیٖر کورِ چھِ داج نِوان سۭتۍ یِمَن غریٖب کورٮ۪ن چھِ بِچارٮ۪ن واریاہ مُشکِل گژھان یہِ گژھیٛا تیُتھ اَکھ ہُہ بَنُن تہِ کٲنٛسی کورِ گژھن نہٕ داج دیُن نہ ہَے امیٖر کوری نہ غریٖب کوری نہ گژھِ ہے تٔمۍ سۭتۍ نہ یی ہہ مطلب امیٖر کورِ زیادٕ عزت دِنہٕ نہ یی ہہ غریٖب کورِ بِچارِ وَنٛنہٕ کہِ ژٕ چھَکھ غریٖبَن ہٕنٛز ہُہ یہِ داج گژھِ نہٕ دیُن کیٚنہہ میٛانہِ حِسابہٕ چھِ مےٚ باسان یِہوٚے ٹھی